مےٚ حظ ٲس موج بُزَرٕگ مےٚ حظ گوٚو ماجہِ أچھَن گاش بہٕ حظ ٲسَن سُہ پَتہٕ ڈاکٹَرَس نِوان تٔمِس حظ اوس ناو ڈاکٹر رٔشیٖد تٔمۍ حظ وَنیو مےٚ دَپینَم بہٕ حظ تھاوَتھ ژٕ پنٛنہِ پنٛنہِ کورِ نِش ہوسٹَل ہوسٹَل تھاوَتھ بہٕ مگر مےٚ حظ اوس أچھَن ماجہِ گاش کَم بہٕ حظ ٲسَن سۄ اورٕ یورٕ پھِرناوان مےٚ حظ وَنییو حقو ہمسایو ژٕ گژھ ژٕ گژھ مگر مےٚ حظ دوٚپ مےٚ چھِ پَنٕنۍ موج یہِ بہٕ کیٛاہ ژھٕنَن موج ییٚتی ترٛٲیِتھ تہٕ بہٕ گژھٕ اگر ہسا مےٚ تہِ آسہِ ہا کوٚرمُت یہِ ہَہ یہِ بہٕ مَہ آسہٕ ہا ییٚتٮ۪تھ دَکَن تہٕ ٹھونٛچَن مےٚ حظ ٲس پَنٛنہِ زِندگی منٛز اَصٕل ڈِسجَن سُہ تہٕ مےٚ حظ اوس سُہ پَنٛنہِ زِندگی منٛز اَصٕل ڈِسجَن مگر اگر حظ مونُتھ مونمُت آسہِ ہے بہٕ مَہ آسہٕ ہا وٕنۍکٮ۪س دَکَن تہٕ ٹھونٛچَن بہٕ حظ آسہٕ ہا پَتہٕ بہٕ حظ ٲسَن سۄ موج اَپٲرۍ یَپٲرۍ نِوان تہٕ بہٕ حظ ٲسَن سۄ موج پَتہٕ اَپٲرۍ یَپٲرۍ نِوان مگر مےٚ حظ چھِ سٮ۪ٹھاہ پھیران بہٕ کیٛازِ گٔییس نہٕ تہٕ بہٕ حظ آسہٕ ہا وٕنۍکٮ۪س اَصٕل پٲٹھۍ زِندگی گُزراوان گُزراوان مگر بہٕ حظ بہٕ حظ چھَس نہٕ وٕنۍکٮ۪س اَصٕل پٲٹھۍ زِندگی گُزراوان کِہیٖنۍ مےٚ حظ اگر تَمہِ دۄہ پَنٕنۍ ڈِسجَن نِیییو بہٕ حظ گٔییس مےٚ حظ وَنییو حقو ہمسایو ژٕ گَژھ تہٕ مگر مےٚ حظ گُزرے سۄ موج پَتہٕ بہٕ نہٕ حظ ہیٚچ مےٚ نہٕ حظ ہیوٚک نہٕ کِہیٖنۍ کٔرِتھ مگر مےٚ حظ چھِ آز سٮ۪ٹھاہ پھیران بہٕ کیٛازِ گٔیَس نہٕ بہٕ کیٛازِ بیٖٹھٕس نہٕ تَتہِ مےٚ کیٛازِ نیوٗ نہٕ یہِ ڈِسجَن پنٛنہِ زنٛدگی منٛز